السلامُ علیکُم السلامُ علیکُم تُہۍ حظ یہِ فِشَر مین چھُو حظ یہِ گاڈٕ کٔہۍ حظ گژھان کِلوٗ اَسہِ حظ گژھہِ کٲشِر گرٕ خٲطرے حظ ٲسۍ اَسہِ اوس پانٛژھ کِلوٗ ضرورَت

آ کٲشِر کٲشِر

ٹھیٖک بیٛاکھ کُس قسٕم چھُو تۄہہِ سُہ کیٛاز چھُ مطلب سُہ کمہِ آیہِ چھُ آسان گاڈٕ اَتھ ساڑ تیوٗتاہ سُہ گژھان

اچھا اچھا ٹھیٖک ہے ٹھیٖک ؤنۍ تَو حظ مےٚ تُہۍ یہِ کٔہۍ حظ پیٚیہِ مےٚ یہِ کٲشِر نہ حظ اگر حظ تُہۍ کَم کٔرِو تیٚلہِ چھِ اَسہِ واریاہ نِنۍ زٕ ژور پانٛژھ کِلوٗ

توتہِ مےٚ حظ ٲسۍ زٕ تیٚلہِ نِمہ ہا بہٕ زٕ ژور پانٛژھ کِلوٗ اگر تُہۍ کَم کٔرِو تُہۍ چھُو وَنان ڈاے ہَتھ تہٕ یوٗتاہ چھُنہٕ وۄنۍ کٔرِو حظ توتہِ وُہ وُہ رۄپیہِ کَم ہُتھٕے کٲش یَتھ کٲشرِس آ اگر تُہۍ تَتھ وُہ وُہ رۄپیہِ کٔرِو کَم اچھا تیٚلہِ کٔرِو کٲم دَہ رۄپیہِ کٔرہوس کم تہٕ آ زٕ ہَتھ ژَتجی کٔرِو ہُہ تہٕ تیٚلہِ نِمہٕ بہٕ زٕ ژور پانٛژھ کِلوٗ نہ نہ کٲشرٕے چھِ ضرورَت تَوَے

زٕ ہتھ ژتجی تہٕ کُل کوٗتاہ حظ گوٚو یہِ تیٚلہِ تُہۍ کٔرِو پانٛژَن کِلوَن حِساب چلو ٹھیٖک حظ چھُ تُہۍ چھِ کَرو حظ بہٕ نَمبرَس ٹرٛانَسفَر یِم پونٛسہٕ آ چلو چلو ٹھیٖک حظ چھُ